گۄڈٕنِچۍ کَتھ زَنہِ تہٕ مَردَس درمیان چھِ واریاہ فرق اگر نہٕ مَرد نیرِ کَماونہِ زٔنۍ ہیٚکہِ نہٕ کِہیٖنۍ کٔرِتھ البتہ یہِ زٔنۍ تہٕ مَرد یِم چھِ آسان گاڑِ ہِنٛدیٛو ٹٲرو مُٮتعلق پٲٹھۍ اگر نہٕ بُتھِم زٕ ٹٲر آسیٚن گاڑِ پٔتِم لَگیٚن نہٕ کُنی پٔتِم آسیٚن نہٕ تہٕ بُتھِم لَیٚن نہٕ کُنی اور یِم چھِ دۄشوے اکھ اصٕل پٲٹھۍ گھرٕ چلاوان اگر نہٕ زٔنۍ تہِ آسہِ گھریٛک ماحول بِگڑِ بَچیٚن گژھہِ نہٕ رٕژ تربیت کینٛہہ اور گھرِ یُس ٲں تمام چیٖز یہِ انجام چھِ دِوان سۄ چھِ واریاہ زیادٕ بہتریٖن طٔریٖقَس منٛز دِوان انجام اسی لیے چھِ اللہ تعالیٰ ہن اکھ زٔنۍ چُنۍ مٕژ اور یِمَن پَزیٚن یِم ڈِسٹرٛبیٛوٗٹ ؤرٕک کَرٕنۍ پانہٕ وٲنۍ اگر چہِ اکھ مَرد چھُ دۄہَس زیننہِ گژھان أمِس پَزِ تیٚلہِ تہِ شامَن پننہِ أمِس زَنہِ اَتھہٕ بَڑھاوُن پرٛیٚتھ کُنہِ کامہِ منٛز کیٛازِکہِ أمِس مردٕ سٕنٛدۍ کھۄتہٕ چھِ آسان أمِس زَنے زیادٕ کٲم اور یِہنٛدِ وَرٲے چھُنہٕ گھرٕ پَکان کیٚنٛہہ یہِ چھِ اَکھ گٲڑۍ ہِشۍ بُتھِم ٹٲر کَریٚن کٲم ٲں پٔتِم تہِ آسیٚن تہٕ چَلہِ گٲڑۍ اگر نہٕ پٔتِم کَریٚن بُتھِم اگر پٔتِم کَریٚن کٲم بُتھِم آسنٕے نہٕ تہٕ گٲڑۍ لگہِ نہٕ کُنی اس لیے چھُ یِمَن دۄشونی ہِنٛد ضروٗری آسُن فیملی منٛز